سٲنِس علاقَس منٛز کانٛہہ تہِ سَپوٹٔس گیم گِنٛدنہٕ خٲطرٕ کانٛہہ تہِ میچ فُٹ بال والی بال گِنٛدنہٕ گِنٛدنہٕ پَتہٕ اَگر کانٛہہ میچ دوران کانٛہہ تہِ پٔلیر زَخمی گوٚو اِنجٲڈ گوٚو أسۍ چھِ سوٚن گۄڈٕنیُک پرٛیفرَنَس چھُ یہِ آسان کہِ أسۍ دِمو أمِس پُلیرَس فٔسٹ ایڈ فٔسٹ ایڈ میٖنٕز کہِ اَگر أمِس باسہِ اَسہِ کہِ أمِس چھِ کُنہِ جایہِ لٔجِس کانٛہہ بال یا کیٚنٛہہ تہِ پرٛاکٹ گژھیٚس أمِس چھِ اَمہِ جایہِ تھوڑا پین ہِش چھس أسۍ چھِ تٔمِس سِپرے کران ایل او کے سِپرے چھکہوس اَمہِ سۭتۍ اَگر باسہِ أمِس کیٚنہہ فرق پیٚیہِ یہِ ہیٚوک تھوٚد ؤتھِتھ یہِ أمِس کانٛہہ زَخٔمۍ اوس سُہ تَتھ پٔٹۍ لاگوس ڈریسِنٛگ اَگر باسہِ أمِس یہِ ہیٚکہِ گِنٛدِتھ کہِ تیٚلہِ گوٚو نارمل گوٚو فٔسٹ ایڈَس منٛز ہیٚکہِ سُہ پَنُن سَپوز گیم سِٹارٹ کٔرِتھ اَگر باسہِ نہٕ أمِس چھُ کانٛہہ تیُتھ سیٖریَس پھیوٗر یہِ ہیٚکہِ نہٕ یہِ ہسا چھِ أسۍ اَمہِ پَتہٕ ہیٚور یِوان کھالنہٕ اَمہِ پَتہٕ یِوان ہیٚور یہِ ریفر کرنہٕ کُنہِ بیٚیہِ کِس جایہِ ہسا اَگر نہٕ تَمہِ برعکٔس تَتہِ تہِ گژھِ ٹھیٖک کِہیٖنٛۍ تَتہِ تہِ ڈاکٹرو ووٚن لوٗکو تَمہِ پَتہٕ چھُ آسان تٔمِس گۄڈٕ چھُ میٛٲنۍ کِنۍ چھِ آسان کیٚنٛہہ سٔرجٔری نتہٕ چھِ آسان بیٚیہِ بیٚیہِ ؤنکیٚس تہِ چھِ گژھان پَتہٕ فٔردَر پرٛوسیٚس